اَگَر أسۍ وٕچھو یِژھ کانٛہہ سِکیٖما چھَ اَسہِ پاے ییٚمہِ سۭتۍ گورمنٹچ ییٚمہِ سۭتۍ اَسہِ مَطلَب مَدَد چھِ ملان اَگَر کانٛہہ بیٚمار آسہِ اَگَر کٲنٛسہِ مَطلَب ایٚکسِڈنٹ گَژھِ سُہ چھُ آسان واریاہ سیٖریَس تمِس چھِ واریاہ پونٛسہٕ لَگان اَسہِ چھا گورمنٹ تمہِ خٲطرٕ کانٛہہ مَدَد کَران یا اَگَر کانٛہہ زیادٕ بیٚمار چھ آسان اَچانَک چھُ گَژھان کانٛہہ تیُتھ کینٛژھا کٲنٛسہِ چھ اَٹیک یِوان یا کینٛہہ سُہ چھُنہٕ ہیٚکان ایٚف مَطلَب سُہ چھُنہٕ ہیٚکان مَطلَب تیٖتیاہ پونٛسہٕ کٔرِتھ جَمَع کِہیٖنۍ تہِ ہَسپَتالَس مَنٛز ییٖتیاہ ییٚمہِ سۭتۍ تمِس علاج گَژھِ ہا گورمنٹَن چھَ کانٛہہ تِژھ سِکیٖما تھٲومٕژ آ مَطلَب گولڈَن کاڈ یَنہٕ پیٚٹھٕ آے تَنہٕ پیٚٹھٕ مِلے اَسہِ واریاہ زیادٕ آسٲنی یا ییٚلہِ کانٛہہ پرگنِٹ زَنان چھِ آسان پَتہٕ چھِ تمِس پونٛسہٕ تَران گورمنٹٕکہِ تھروٗ سُہ فام اکھ چھُ پیٚوان بَرُن تہٕ تمہِ سۭتۍ چھ پَتہٕ تمِس مَدَد مِلان ییٚلہِ تمِس ڈیٚلوری چھِ گَژھان پَتہٕ چھِ تمِس تمِس بَچَس تَران پونٛسہٕ یا تمِس زَنہِ چھِ پانَس تَران پونٛسہٕ تمہِ سۭتۍ چھِ مَطلَب سُہ پَنُن سُہ تٔمِس بَچَس ہیٚکان مَطلَب دَوا أنِتھ یا باقی چیٖز تِم کہِ یِم باقی چیٖز ہیٚکان أنِتھ ییٚمہِ سۭتۍ تمہِ سُنٛد سُہ بَچہٕ چھُ روزان ٹھیٖک یا پانہ چھِ سۄ ہیٚکان کھیٚن چیٚن کھیٚتھ تِمَن پونٛسَن یا اَگَر وٕچھو آنٛگَن واڑی سیٚنٹَر دراے ییٚمہِ سۭتۍ مَطلَب أسۍ لۄکٹٮ۪ن لۄکٹٮ۪ن بَچَن چھِ ہیٚکان تَتہٕ چھِ ہیٚکان تمن مَطلَب سُہ ؤنِتھ شیٚیہِ ریٚتۍ پَتہٕ پیٚوان نِن تور مَطلَب تِمَن کِتھکنۍ دِیِو کھیٚن تِمَن کیا دِیِو سۄ تہِ چھِ اکھ گورمنٹچ اکھ سکیٖمے آنٛگَن واڑی سۄ تہِ چھِ اکھ سکیٖمے تہٕ گولڈَن کاڈ یا یِمو یِمو چیٖزو سۭتۍ مِلے اَسہِ واریاہ زیادٕ مَدَد یا اَگَر کانٛہہ کٲنٛسہِ چھُ گَژھان ایٚکسِڈنٹ تمس چھِ پَتہٕ مَطلَب سرجری پیٚوان کَرٕنۍ یا تمس چھِ واریاہ پونٛسہٕ لَگان یا تمس چھِ پیٚوان تیٖتیاہ ٹیٚسٹ کَرٕنۍ یَنہٕ پیٚٹھٕ گولڈَن کاڈ دراو تَنہٕ پیٚٹھٕ مِلے اَسہِ واریاہ زیادٕ سہولیت مَطلَب پونٛسہٕ چھِ گَژھان اَسہِ معاف تہٕ امہِ سۭتۍ اِتھے کنۍ مِلے اَسہِ یِمو چیٖزو سۭتۍ مَدَد وۄنۍ اَگَر أسۍ وٕچھو اَسہِ کَپٲرۍ لٔج یِمن مُتعلِق پے تہٕ اَسہِ کِتھ کَنۍ کوٚر ِمن خٲطرٕ کِتھ کَنۍ مَطلَب یِمن خٲطرٕ کِتھ کَنۍ کوٚر اَسہِ یِمن چیٖزَن خٲطرٕ کِتھ کَنۍ کوٚر اَسہِ ایٚپلاے اَگَر وٕچھو زِ اَسہِ اوس ییٚتہِ اکھ خدمت سیٚنٹَر چھ اَسہِ یتھ گامَس مَنٛز تمی ووٚن اَسہِ اتھ بارَس مَنٛز گولڈَن کاڈ کِس بارَس مَنٛز تہِ ووٚن اَسہِ تمی تہٕ دوٚپُن یِتھ کَنۍ چھُ درامُت کاڈ امہِ سۭتۍ چھِ پَتہٕ ہیٚکان مَطلَب اَگَر زیاد بیٚمار آسہِ کانٛہہ کٲنٛسہِ گَژھِ ایٚکسِڈنٹ یا کینٛہہ یا سرجری آسہِ کٲنٛسہِ تمس چھ گورمنٹ دِوان پَننہِ تھروٗ چھ تمِس دِوان سُہ اکھ چھوٗٹ چھ امس دِوان پونٛسَن ہٕنٛز ییٚمہِ سۭتۍ امِس چھ پَتہٕ پیٚوان کمے پونٛسہٕ بَرٕن تہٕ امہ سُنٛد علاج چھُ گَژھان اصل پٲٹھۍ تہٕ بیٚیہِ بیٚیہِ دوٚپُن مَطلَب اتھ ییٚلہِ اَسہِ مَطلَب امہِ خٲطرٕ پیو اَسہِ یہِ فارَم پیٚو اَسہِ بَرُن یہِ گولڈَن کاڈُک پَتہٕ دِتُکھ اَسہِ کاڈ امہِ خٲطرٕ پیٚیہِ اَسہِ آڈآ آدھار کاڈ تَتہٕ کَرٕنۍ جَمَع بیٚیہِ پیٚو توٗرۍ گَژھُن تَتہِ پیٚو فِنگَر کَرُن تہٕ تَتہِ پیٚو مَطلَب پَتہٕ دیُتکھ اَسہِ سُہ گولڈَن کاڈ یِتھے کَنۍ کوٚر بوٚر اَسہِ امہِ خٲطرٕ فارَم تہٕ وونۍ اَگَر أسۍ وٕچھو یِم زَن پریٚگنِٹ مَطلَب زَنانَن چھِ پونٛسہٕ تَران یِمن بے حال زَنانَن چھِ پونٛسہٕ تَران تِمَن ییٚلہِ تِمَن ڈیلوری چھِ آسان تہٕ تتھ بارَس مَنٛز ووٚن اَسہِ ییٚتہِ چھِ اکھ آشا مَطلَب آشا چھِ اَسہِ اَتہِ ییٚتہِ اکھ زنۍ تہٕ تمِس چھ ناو تَسلیٖما تہٕ تمی ووٚن اَسہِ اتھ بارَس مَنٛز دوٚپُن مَطلَب یِتھ کَنۍ یِتھ کَنۍ چھِ مَطلَب اَگَر کانٛہہ زَنانہ آسہِ بے حال تہٕ پَتہ چھ پَتہ تمِس یِتھ کَنۍ تَران پونٛسہ تہٕ تمس چھ پیٚوان فارَم بَرُن سُہ ووٚن اَسہِ تمی آشاہَن یۄس اَسہِ ییٚتہِ چھِ تہٕ تَتھ سکیٖم بارَس مَنٛز ووٚن اَسہِ تمی یِتھَے کِنۍ لٔج اَسہِ یِمَن سِکیٖمَن بارَن مَنٛز لٔج اَسہِ یِتھے کَنی پے